اِنڈیا ہَس منٛز چھےٚ واریاہ سِٹیٹہٕ تِمو منٛز چھُ پانٛژھن سِٹیٹَن ہُند ناو یِم چھِ مٔدیا پریدیش بِہار مَہاراسٹرا ۂریانا گُجرات